اگر میانہِ فیملی یا میانہِ فرٛنٛڈو منٛز کانٛہہ یژھِ ٹۭرٛن گَژھُن یَژھان آسہِ بہٕ گوٚسُس ٹۭرٛن گژھُن سَپوٹسَس منٛز تٔمِس چھُس بہٕ بہٕ چھُس دَپَان سُہ نِمَن بہٕ یُس ییٚمِس نِش مےٚ چھِ ہیوٚچھمُت ٹرٛینِنٛگ سَپوٹسٕچ ییٚلہِ بہٕ ٹرٛینِنٛگ اوسُس ہیٚچھنَے ییٚتہِ چھُ نفر اَکھ تٔمِس چھِ وَنَان فیصل صٲب سُہ چھِ ہیٚچھناوَان واریاہ اَصٕل ٹرٛینِنٛگ سَپوٹسَس منٛز مےٚ ہیوٚچھ تٔمۍ سٕے نِش بہٕ چھُس آز گِنٛدَان تہِ اَصل بہٕ چھُس دَپَان اَمی چھُس بہٕ وَنَان بہٕ چھُس دَپَان اگر بہٕ پَنٕںۍ یِم فرٛنٛڈ یا فے مطلب فیملی چھِ یِم نِمَکھ بہٕ تور تٔمۍ سٕے نِش سُے ہیٚچھناے یِمَن سُہ چھِ ہیٚچھنااوَن واریاہ اَصل گِنٛدناوَان وِنٛدناوَان چھِ اَصُل سپوٹس سُہ چھِ سپوٹسَس منٛزٕے کٲم کَران سُہ چھِ دَپَان بہٕ ہیٚچھِ سُہ ہیٚچھنایَکھ اَصل تہٕ